اَلسلامُ علیکُم وعلیکُم السلام آ یہِ حظ یی نہٕ آز بَچہِ اور کِہیٖنۍ أمِس تھٲیزیو لیٖو آز چلو اَدٕ کیٛاہ ٹھیٖک چھِ